وعلیکم سلام تُہۍ چھِو ٹھیٖک اہن حظ بہٕ چھُس ٹھیٖک آ مے کٔرمو تۄہہِ آز تَوے یہِ کیاہ ونان یہِ میٹِنگ شڑوٗل تاکہِ أسۍ ہیٚکو یہِ کَتھ کٔرتھ تُہندس بارس منز تُہنز یہِ پٔرفارمنس یہِ چھِ سانہِ کَمپنی خٲطرٕیہِ چھِ واریاہ اصل تُہۍ چھِو کٲم تہِ اصل کَران تہٕ بییٛہِ یُم تہِ أسۍ تۄہہِ کٲم وٲم چھو تراوان ایکسٹرا ؤرک تُہۍ چھو وَقتس پیٹھ کٲم کَران بییٛہِ چھِ تُہنز پرفارمنس تہِ اصل مطلب یِم اَسہِ اوترٕ پیٹھ پروجکٹ زٕ ترٛےٚ ٲسۍ باقِٮ۪ن کَمپٔنِین سۭتۍ تۄہہِ کٔرو تتھ منز تہِ واریاہ اصل پٲٹھۍ کٲم مےٚ ؤنۍ تو تُہی تۄہہِ کیاہ چھو گول مطلب تُہۍ کیاہ چھو یژھان دۄن ترٮ۪ن ؤرٮ۪ن منز سانہِ کَمپنی سۭتۍ کٲم کَرٕنۍ اہن حظ مےٚ تہِ باسیو تُہۍ چھو واریاہ ڈیڑِکیشن سۭتۍ کٲم کَران تُہۍ چھو واریاہ ہاڑؤرکِنگ تُہۍ چھو تُہۍ چھو آفِس تہِ واریاہ ٹایمس پیٹھ واتان اوترٕ ٲسکھ مےٚ تٕہنز فایل تہِ دِژمٕژ تَتھ منز ٲس مطلب تُہۍ کیاہ کیاہ کٲم کٔرٕو اسہٕ خٲطرٕ تہٕ کوٗتاہ کِژھ پٔرفامَنس چھِ تُہنز تہٕ ہَرکُنہِ چیٖزس منز تُہنز ہاو باو کِیُتھ چھُ اوترٕاوس اَسہِ یُس پی پی ٹی تۄہہِ ٲسو بَناوٕنۍ پریزنٹیشن سٲنس پروڑکٹس پیٹھ تۄہہِ ٲسٕو تتھ منز تہِ واریاہ اصل یہِ کوٚرمُت کٲم بیٚیہِ یُس اوترٕ اَسہِ تۄہہِ پریزنٹیشن ٲسو دِژمٕژ سہٕ تہِ کٔرٕو تۄہہِ واریاہ اصل مگر تۄہہِ چھو تھوڑا اِمپروٗمٮ۪نٹ کَرٕنۍ اتھ منز یہِ تۄہہِ گوٚو تھوڑا کَتھ کَرنس منز اورٕ یورٕ باقٕے چھو تۄہہِ واریاہ اصل أسۍ چھِ أسۍ چھِ یژھان اَسہِ گژھن یِتھی بیٚیہِ ایمپٕلاے آسٕنۍ تَوے چھُس بہٕ یہِ باقٕے یُم تہِ اَسہِ پروجکٹ آسن کَمپٕنٮ۪ن سۭتۍ تُمو منز کَرٕ بہٕ تۄہہِ سۭتۍ کٲم آ شُکریا بَس تُہۍ تھٲیو یہِ پَنٕنۍ پٔرفامَنس اِتھٕے کنَن تہٕ بیٚیہِ روٗزیو اِتھٕے کنَن کٲم کَران